وعلیکُم سَلام بِلکُل بِلکُل کٔرِو حُکُم آ آ تُہۍ کَم اَچھا اَچھا

بِلکُل ٹھیٖک بَس أسۍ چھِ یَلَے پگاہ چھِ أسۍ رٮ۪ڈی أسۍ مۄکلٲو آز کٲم تیٚلہِ یِمو أسۍ صُبحَس کیٛاہ چھُو تۄہہِ کۭژاہ پیٹہِ چھو تۄہہِ تۄہہِ دہوَے کٔرِوا کِنہٕ پیٹہِ واے ؤنِو پیٹِوَے اَگر بٔرِو تیٚلہِ چھِ نَفر بَران تھوڑا تیزٕے پَہم تہٕ ژَتجی رۄپیہِ چھِ گژھان پٔر پیٖٹۍ آ ہُتھ کٔنۍ چھِ ٲسۍ ہٮ۪وان نَو شَتھ رۄپیہِ

نَفر زٕ ژور چھِ أسۍ ژورو ژۄشوَے یِمو أسۍ آ چلو ٹھیٖک چھُ نَو شَتھ رۄپیہِ چھےٚ ریٹ ہہ آ تھٲیِو تُہۍ کنچی وَنچی چھوٚوا کٔرِتھ یِمَن بَس صُبحَس وٲتۍ أسۍ سُلی نَو بَجے وٲتۍ أسۍ ژور نَفر ژورَن نَفرَن خٲطرٕ تھٲزیو بَتہٕ رٔنِتھ نو بَجے وٲتۍ أسۍ آ بِلکُل بَلکُل بَس اَسہِ لَگہِ ییٚکیاہ ییٚتٮ۪ن آز دۄہ مۄکلاوو أسۍ ییٚتھی اَسہِ کامہِ پٮ۪ٹھ اَسہِ لَگہِ اکھ زٕ دۄہ ییٚتہِ تہٕ مۄکلو أسۍ پَگاہ وٲتۍ أسۍ پَگاہ سٲرٕے گرٛیڈا ہٮ۪لپَر چھِ اَسہِ سۭتۍ بِلکُل بِلکُل آ بیٚیہِ شِکایَت یی نہٕ کیٚنہہ تۄہہِ آسِوٕ أمۍ ووٚنمُت آ پیٖٹۍ کَرکھ کھلہِ سُہ دوٚپُن ژوٗنٹھ پیٚنۍ اکھ ؤسۍ چلو چلو بیٚیہِ حظ سوزَن برابر پیٹہِ اِنشاء اللہ بہتر صُبحَس وٲتۍ أسۍ نَو بَجے اَسلام علیکُم ٹھیٖک ٹھیٖک بہٕ کرو نہ فون تیٚلہِ کرو بہٕ فون چلو سَر اَسلام علیکُم